بہٕ چھُس شاکِر احمد لون بہٕ چھُس کۄلگامہ روزان مےٚ حظ کور میٚٹرِک لیٖڈس کانٛویٚنٹ پٮ۪ٹھ تَمہِ پَتہٕ نیٚو مےٚ کالیجس منٛز دٲخِلہٕ ییٚتہِ مےٚ آٹٕس سِٹریٖم رٔٹ پَتہٕ باسیٚے مےٚ تَمہِ منٛز اکھ واریاہ اَصٕل سَبجیٚکٹ اِکانامِکس تہٕ تَمہِ غرضہٕ کور مےٚ اکانامکس منٛز ایٚم اے اسلامِک یونورسٹی تہٕ تَمہِ پَتہٕ یِتھُے بہٕ برنٹھ پوکُس تہٕ پتہٕ کوٚر مےٚ جاب خٲطرٕ پریٚپِیر واریاہَن جابرن جابَن خٲطرٕ دِتۍ مےٚ ایٚگزام تہٕ ییٚلہِ بہٕ پَنٕنۍ شوقَن ہٕنز کَتھ چھُس کران مےٚ چھُ پَڑاے منٛز واریاہ زیادٕ شوق تہٕ بیٚیہِ چھُ مےٚ سٲر کرنُک تہِ شوق بیٚیہِ چھُس بہٕ تَمہِ علاوٕ واریاہ کِتاب تہِ پَران